ہیلو اسَلام علیکُم تہٕ مےٚ اوس یہِ سیٖمَٹ حظ ضروٗرت مےٚ اوس مَکان بَناوُن اہن حظ اَدٕ اَصٕل حظ گَژھِ آسُن اَصٕل گژھِ آسُن اَصٕل اَچھا اَمبوٗجَس کیاہ چھ ریٹھا ویٹھا سَستہٕ پَہَن گژھِ گژھُن سَستہٕ پَہَن کٔمی گژھٮ۪س نہ کِہیٖنۍ أسۍ چھِ غریٖبٕے دٔپِو تیٖژ کٔمی کٔمی گژھٮ۪س نہ کِہیٖنۍ مےٚ چھِ بیگ آسن مےٚ بیگ پنٛژاہ شیٹھ نِنۍ راتھ نہٕ کینٛہہ کٔنۍ چھُ حال حال چھُ راتھ تانۍ ضروٗرت

نہ ریٹ ؤنِو تُہۍ ریٹ ریٹ اَصٕل چھُنہ یہوے سیٖمَٹ امبوٗجٕے

تیٚلہِ کیاہ لَگہِ اہن حظ ریٹ ؤنوُس ریٹ اہن آسہِ ہے تیٚلہِ کَتہِ وَنہَو أسۍ أسے کَم پاے تَمے ووٚنُے ژےٚ ژے نِش تُل ہَو تیٚلہِ اَسہِ چھُنہ زیادَے پَہَن ضروٗرت پَتہٕ چھ بیٚیہِ ہَنٕے ضروٗرت حال چھُ اَسہِ لاگُن رافٹَس پَتہٕ گوٚو ڈی پی سی یَس نہ حظ وۄنۍ ضوٚرَتھَے چھُ تَمہِ کَم کیاہ گژھِ اَتھ بنان یِمو تیٚلہِ

اچھا تہٕ اچھا کٔمی گژھِ نہٕ وَۄنۍ کِہیٖنۍ اچھا اَدٕ اَتھ لَگہِ نہ کِراے وِراے تہِ لَگٮ۪س نہ

اہن حظ آ أسۍ چھِ کھِرَم روزان حظ اَتھ لَگہِ نہ ٹایم یوٚت واتنَس پَتہٕ نہ زٕ زٕ پانٛژھ دۄہ لَگٮ۪نٕے وۄنۍ چھِ تَتھ زوٚل ووٚل کھَنٛنَے سُہ کھنٛنوس اَسہِ دوٚپ گۄڈٕ تھاووس ریٹھٕے تٔتھۍ سۭتۍ کٔرِتھ تہٕ ٹھیٖک گژھیا یہوے سیٖمَٹ ٹھیٖک گژھِ یہوے سیٖمَٹ ٹھیٖک گژھِ نہ گژھُن

اچھا تہٕ تیٚلہِ کَرو دۄیہِ دۄہ تیٚلہِ گوٚو دۄیہِ ژورِ دۄہہِ وارٕ کارٕ آ نمبر چھُ مےٚ یہوے تہٕ تیٚلہِ کَرو بہٕ ییٚتھ نمبرَس پٮ۪ٹھ فون

اَدٕ کینٛہہ چھُنہٕ اَسہِ تہِ چھِ ہَم کٲنٛسہِ مہ آسہِ ضروٗرت ہَمسایَس بیٚیہِ تہِ بَناوان دۄن ترٛیٚن چھ بَناوُن بیٚیہِ تہِ تِمَن تہِ وَنہٕ بہٕ بہٕ دَپَکھ نہ کَنسیشَن چھِ یَتھ ییٚمہِ دُکانہٕ پٮ۪ٹھ چھِ گژھان کَنسیشَن تہٕ اہن حظ آ ژےٚ تہِ چھُے نمبر یہوے بہٕ کَرَے نہ ژےٚ یَتھ نمبرَس پٮ۪ٹھ فون پَتہٕ تَمہِ ساتہٕ دَپَکھ یَتھ بہٕ آ بہٕ دَپَکھ بہٕ دَپَکھ ییٚتہِ چھِ ییٚمہِ دُکانہٕ پٮ۪ٹھ چھِ کَنسیشَن گژھان أتھی تُلو سیٖمَٹ تہِ تُلو اہن حظ اَسہِ چھِ پَتہٕ ہٕے اَسہِ دوٚپ وۄنۍ وۄنۍ بہٕ تھاو نہ نہ وۄنۍ گوٚو یہوے میکسٕے تیٚلہِ یُس ژےٚ ووٚنُتھ میکسٕے اَدٕ تی ووٚن نہ میٚتہِ اہن حظ آ نمبر چھُ یہوے تُل ہَہ تُل تُل ہَہ تُل بِہِو خۄدایَس حوال بہٕ کَرو تۄہہِ یورَے فون دۄہ برونٛٹھ ہَہ بِہِو خۄدایَس حوال